اہن حظ آ سٲنۍ روزمَرہ زِنٛدگی چھِ اِلیٚکٹرکسِٹی پٮ۪ٹھٕے ڈٕپیٚنڑ کران پاورس پٮ۪ٹھ ڈِپیٚنڑ کران تکیازِ سُہ چھُنہٕ آز کانٛہہ چیٖزٕے یُس نہٕ پاورٕ ورٲے چھُ گَژھان بَتہِ چھُ آسان رَنُن سُہ چھُ پاورٕ سۭتی رَنان گاش چھُ شامس پاورٕ سۭتی چھُ یِوان بتیٚو سۭتی ییٚلہ نہٕ پاور آسہِ تہٕ تیلہ چھُنہٕ کیٚنٛہہ پاسبٕلٕے ییٚلہِ پاور اہن حظ آ ییلہِ پاور کَٹ چھُ گژھان تہٕ سَخت مُشکِلات چھِ پیش گژھان اِنسانس جیسے بَتہٕ چھُ آسان رَنُن مٔنٛزۍ بَتے چھُنہٕ ہیٚکان رٔنتھ یا مٔنٛزۍ شامس انہِ گوٚٹ چھُ آسان أڑۍ گرٕ چھِ تیٚتھۍ تہِ آسان یِمن بَتے چھنہٕ آسان تہٕ تتھ پٲٹھۍ چھِ پرابلمٕے گژھان امیُک آپشَن حظ چھُ یہِ تہِ تہٕ أڑۍ گرٕ چھِ تیٚتھۍ تہِ آسان أربن ایریا چھِ آڑۍ تِم چھِ ہیٚکان اِنوٲٹر کیٚنٛہہ ایٚفٲڑ ویٚفٲڑ کٔرتھ یا لایٹ سولر وغیرہ تِم چھِ ہیٚکان ایٚفٲڑ کٔرتھ تم آپشن چھِ پاور کَٹ خٲطرٕ مگر تِم مہ ہیٚکن تِم چیٖز کٔرتھ یُس پاورس سۭتۍ چھِ ہیٚکان کٔرتھ فار ایٚکزامپٕل بَتہٕ چھُ رَنُن وغیٖرہ واشِنگ مِشیٖن تِم چیٖز چھِنہٕ ہیٚکان یِم آلٹرنیٹیوز سۭتۍ گٔژھتھ کیٚنٛہہ اہن حظ آ ییٚتہِ چھِ زیادٕ تر عِلاقن منٛز چھِ اِنوٲٹرٕے أربن ایریاز تہِ بیٚیہِ رولر ایریاز تہِ چھِ اِنوٲٹر چھُ آز پرٮ۪تھ کُنہِ گرس مگر أڑۍ علاقہٕ چھِ تیٚتھۍ تہِ یِم مان ژٕ رِموٹ عَلاقہٕ چھِ واریاہ تہنٛد پوٗرٕ روٗز مَرہ زِنٛدگی چھِ پاورس پٮ۪ٹھے ڈِپیٚنڑ کران تِم چھِنہٕ ہیٚکان اِنوٲٹر وغیرہ ایٚفٲڑ کٔرتھ کیٚنٛہہ